وعلیکُم سلام اسلامُ علیکُم اَسہِ حظ اوس ڈرٛٮ۪س اَکھ تُہۍ چھُو حظ خان ٹیلٲرٕس اَسہِ حظ اوس ڈرٛٮ۪س اَکھ سُوناوُن مگر یہِ چھِ أرجنٛٹ یہِ چھِ مطلب ہَفتَس منٛز گَژھِ تیار گژھُن یہِ ہفتَس انٛڈر انٛڈر ٹھیٖک ٹھیٖک تہٕ بیٚیہِ اَتھ کیٛاہ مطلب ڈِسکاونٛٹ باقٕے چیٖز یہِ گژھِ اَتھ گۄڈٮ۪تھٕے پَتہ آسٕنۍ اچھا ٹھیٖک ٹھیٖک مگر یہِ چھُ واریاہ زیادٕ أرجنٛٹ آز کیٛاہ ڈیٹ چھُ بہٕ یِمہٕ فرٛایڈے جمعہ دۄہ یِمہٕ بہٕ اَرداہأیمہِ آ بہٕ تُہۍ کٔژِ بجہِ تُہۍ چھُو آسان دۄہس دُکانسٕے پانہٕ نہ نہ نہ آتھوار اَسہِ گژھ نہ حظ لیٹ اَسہِ چھِ گژھُن سالَس پَتہٕ تَوَے تمی موٗجوٗب آ جُمعہ اگر تۄہہِ گژھیو پاسِبٕل بہِ یِم تیٚلہِ جمعہ دۄہ تیٚلہِ میجَرمینٛٹ تیٚلہِ رٔٹِو تُہۍ میجَرمٮ۪نٛٹ تہٕ بیٚیہِ وُچھِو تُہۍ کَپُر وَپُر باقٕے چیٖز تُہۍ ؤنِو مےٚ کوتاہ کیٛاہ کَپُر لَگہِ

ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ تُہۍ چھُوا پانَے آسان دُکانَس اگر بہٕ جُمعہ دۄہ کٔژِ بَجہِ یِم بہٕ کَہہ بَجہِ کنفٲرٕم چھِ

ہاں ڈِزایِن تھوڑا ماڈٲرٕن آیی چھُ سُوُن

تُہۍ چھُوا پانہٕ چھُوا تُہۍ کَپرٕ نِوان اچھا اچھا ٹھیٖک تیٚلہِ اگر بہٕ کَپرٕ پانَے اَن تہٕ تیٚلہِ ؤنِو مےٚ تُہۍ کٔژ کیٛاہ میٖٹر لگَن میجرمٮ۪نٛٹ رٔٹِو تُہۍ ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ مگر یہِ کیٛاہ وَنان اَتھ یِتھ پٲٹھۍ ہٮ۪کِو نا تُہۍ ؤنِتھ کٔژ میٖٹر کیٛاہ لگَن تیٚلہِ اَنہ ہا بہٕ ییٖتِس کالَس مطلب سُہ چھُ پَران ٹُوٮ۪لتھَس لٔڑکہٕ تٔمِس چھُ سُہ چھُ لگ بگ پانٛژھ فُٹ ٲٹھ آنٛچہِ تام آسہِ تٔمِس ہایِٹ کَنفٲرٕم چھِ حظ یہِ ٹھیٖک ٹھیٖک ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک حظ ٹھیٖک حظ چھِ